سٲنِس بنڈپوٗرِس منٛز چھِ واریاہ سوشَل ویلفیرٕکۍ دفتر تہٕ تِم پروگرام یِوان مَناونہٕ یِمن منٛز پَرنَس مُتعلِق اِنسان سٔندِس صحتس مُتعلِق غریٖبی کَم کرنَس مُتعلِق تہٕ زَنٮ۪ن ۂندۍ اُصوٗل زنٮ۪ن ۂندۍ حق بَناونَس مُتعلِق کَتھ باتھ چھِ یِوان کرنہٕ سٲنِس بنڈپوٗرِس منٛز چھِ واریاہ سِکیٖمہٕ واریاہ فٲیدٕ دَنہٕ آمٕتۍ مَثلن ایم جی نریگا سوچھ بھارت أبیان اُمیٖد سِکیٖم یِمن اُمیٖد سِکیٖم یَتھ منٛز زَنٮ۪ن ہُند اکھ گروٚپ چھُ یِوان بَناونہٕ تہٕ تِمن چھُ یِوان تَتھ منٛز لون دِنہٕ تہٕ تِم کرن پَنٕنۍ ضروٗرت پوٗرٕ تہٕ پَتہٕ دِنۍ واریاہ کَم اِنٹرسٹس پٮ۪ٹھ تِم پونسہٕ واپَس نریگا سِکیٖم چھِ یِوان یِم بے روزگار نوجوانن روزگار چھِ دِوان تہٕ تِمن رۄپیہِ دہ زینُک موقع چھُ دِوان سوچھ بھارت أبیان چھُ یہِ چھُ ہر کُنہِ گامَس ہَر کُنہِ ٹاونَس منٛز کرنہٕ یِوان تاکہِ صفٲٮٔی ہُند خاص خیال ییہِ تھاونہٕ بیمارِ گژھن کَم تہٕ صحت مند اِنسان روزن